اَسہِ اوس حالٕے منٛز اَکھ رایِس کُکَر آرڈَر کَرنومُت تہٕ یُس یَتھ وارَنٹی تہِ ٲس تہٕ پیوٚو اوس سُہ واریاہ زیادٕ درٛوگ تہِ مطلب اَسہِ باسیٛو درٛوٚگ تِژھ گَنہِ باسیٛو نہٕ اَسہِ درٛوٚگ یہِ کیٛازِکہِ تَتھ ٲس وارَنٹی تہِ سۭتۍ تہٕ بیٚیہِ اوس سُہ اَصٕل کَمپٔنی ہُنٛد تہِ تہٕ وَنۍ ٲسۍ اَسہِ تۄہہِ زٕے دۄہ یوٗز کَرنَس گٔمٕتۍ کہِ سُہ دۄد تَتھ لٔج نہٕ سَمجی تَتھ کیاہ آو اَسہِ اوس مطلب پاوَر تہِ ٹھیٖک تھومُت اَسہِ اوس نہٕ زیادٕ ہاے تہِ تھومُت پاور تہٕ زیادٕ کَم تہِ نہٕ تھومُت پاور لیکِن تَتھ آنہٕ سَمجھٕے سۄ دوٚد أنٛدرٕ کٕنۍ تَتھ اوس أندرٕ کیٚتھ تانۍ فالٹ ییٚمہِ وجہہ سۭتۍ سُہ دوٚد تہٕ گۄڈنِکۍ دوٚپ یَتھ منٛز اَسہِ سُہ بَتہٕ روٚن اَسہِ دوٚپ اَسہِ سۭتۍ گوٚو خبر کیٛاہ تہٕ مگر تَتھ گوٚو نہٕ بَتہٕ تہِ نہٕ سیٚود کِہیٖنۍ سۄ ٲس کیٛاہ تانۍ کَمپٔنی ڈُبلِکیٹ ٲس کیٛاہ ٲس رایِس کُکرٕے اوس نہٕ ٹھیٖک کِہیٖنۍ تہٕ ییٚمہِ وَجہ سۭتۍ اَسہِ اَکھ پونٛسہٕ تہِ گژھِ زایہِ تہِ وَنۍ چھِ أسۍ یَژھان سُہ واپَس تہِ کَرٕنۍ اَکھ اوس سُہ درٛوٚگ تہِ واریاہ زیادٕ بیٚیہِ گوٚو تَتھ دُنُے دۄہَن منٛز دۄد سُہ ییٚمہِ وجہ سۭتۍ اَسہِ باقٕیَن چیٖزَن تہِ نۄقصان گوٚو مطلب تَتھ تَتھ گوٚو شاید أنٛدرٕ کیٛاہ تانۍ شاٹ یِم ییٚمہِ وَجہ سۭتۍ تہٕ أسۍ ہٮ۪کو نہٕ سُہ وٕ یوٗز کٔرِتھ کِہیٖنۍ أسۍ چھِ یَژھان سُہ وٕ واپَس کَرٕنۍ سُہ اوس نہٕ اَصٕل پرٛوڈَکٹ کِہیٖنۍ